یُس مےٚ دوٚیِم چیٖز اوٚن سُہ اوٚن مےٚ اؠمٮ۪زان پؠٹھ ٹیبٕل لؠمپ یہِ اوس گُۄڈٕنؠتھ ہاوان نَہ اَصٕل کہِ یہِ ہؠکون أسۍ بُکہِ منٛز لٲگِتھ تَتھ ٲس کِلِپ آسان سۭتۍ تہٕ یہِ ہیٚکہِ ہا واریاہ اَصٕل ٲسِتھ مگر یِتھُے مےٚ یہِ اوٚن تہٕ مےٚ باسیو تَتھ چھُنہٕ چارجِنٛگ بیک اَپ تہِ واریاہ زیادٕ کینٛہہ لایِٹ تہِ چھِنہٕ تَمہِ آیہِ کینٛہہ یۄس نہٕ مطلب اَس اَصٕل باسہِ اَسہِ کہِ ییٚمہِ سۭتۍ ٹھیٖک یا أتھۍ یِتُھے پاوَر گَژھ ہا اَتھ چھُنہٕ بیک اَپ تہِ کِہیٖنۍ لایِٹ تہِ چھَنہٕ اَتھ سیٚدۍ سیوٚد کِہیٖنۍ بیٚیہِ کیٛاہ چھُ اَتھ بیٛاکھ چیٖز یہِ چھُ واریاہ ڈٮ۪لِکیٹ چیٖز یہِ چھُ واریاہ فرٛٮ۪جایِل یہِ ہیٚکہِ پھٕٹِتھ جَلدی یہِ چھُنہٕ تیوٗتاہ دوٚر پرٛوڈَکٹ کِہیٖنۍ اَمیُک مطلب گوٚو کہِ یہِ أنۍزیو نہٕ یہِ پرٛوڈَکٹ کِہیٖنۍ آ تہٕ بیٚیہِ کیٛاہ چھُ اَتھ چیٖز اَکھ مطلب یہِ ہؠکو أسۍ یہِ چھِ ہؠنٛڈٕل کَرُن واریاہ زیادٕ مُشکِل چارجِنٛگ آفِشَن تہِ چھِ اَتھ لَکٕٹ لیٖڈ آسان سۭتۍ اور اَگر سۄ لاس گٔے پتہٕ ہؠکو نہٕ سۄ چارجِنگ لیٖڈ تہِ کُنہِ جایہِ اؠویلیبٕل گٔژِھتھ کِہیٖنۍ